وعلیکُم اسلام تُہۍ کٕم چھُو حظ اَچھا اَچھا اَز اوس گژھان تقریٖباً سَتوُہ شیٚتھ رۄپیہِ گژھان باہ گرٛام تولہٕ گژھان سَتوُہ شیٚتھ رۄپیہِ

کوتاہ اوس ضروٗرت یِیو صُبَحن دُکانَس پٮ۪ٹھ آ اَسہِ چھِ پانٛپرٕ ٹھیٖک حظ چھُ